مےٚ پجہِ واریاہ کِتابہٕ ساینَسس پٮ۪ٹھ لاہَس پٮ۪ٹھ گورمینٛٹس پٮ۪ٹھ انٛگریزی یس پٮ۪ٹھ فلاسفی پٮ۪ٹھ تِمو منٛز باسیٚیہِ مےٚ کِتاب زٕ ژور یِم مےٚ باسیٚیہِ پٔزۍ پٲٹھۍ چھِ انسانس سونٛچنس پٮ۪ٹھ مجبور کرناوان تِمو منٛز چھِ اکھ کِتاب مارٹِن ہیٚڈِجرن لیچھمٕژ ٹایم اینٛڈ بینگ یہِ چھِ یہِ کِتاب چھِ لیکھنہٕ یِوان میٚٹا فیٚزیکٕس چہِ ایٚنٹالجی پٮ۪ٹھ یتھ منٛز أسۍ یتھ منٛز یہِ لیکھان وول چھُ اسہ وَنان کہِ کانٛہہ چیٖز کِتھ پٲٹھۍ چھِ أسۍ وٕچھان کہِ یہِ چھا ایٚگزسٹ گژھان کِنہٕ نہ کتھ پٲٹھۍ چھِ اسہِ پتہ لگان کہِ یہ چھا یہِ چھا ایٚگزسٹ گژھان کِنہ نہ تہٕ بییٚہِ کُس چیٖز چھُ اسہ یہِ ونناوان تہٕ ییٚمہِ سۭتۍ اسہِ سمجھ چھُ تران کہِ کہِ کِیُتھ چھُ تہٕ بییٚہِ امیُک نیچر کیاہ چھُ یہِ کِتاب چھِ ٹایم اینٛڈ بینگس پٮ۪ٹھ لیکھنہٕ آمٕژ ٹایم یتھ منٛز کنسیٚپٹ ٹایمُک چھُ اصل پٲٹھۍ یہِ بیان کران یہِ چھُ ونان اسہِ ٹایم ہسا چھُ ایٚگزسٹ گژھان کِتھ پٲٹھۍ چھُ گژھان ایٚگزسٹ تہٕ اسہِ کِتھ پٲٹھۍ چھِ انسانس پتہ لگان یہِ کہِ یہِ چھا ایٚگزسٹ گژھان کِنہٕ نہ بییٚہِ چھُ اسہِ یہِ واریاہ طٔریقہٕ ونان یمو یمو طٔریقو سۭتۍ اسۍ ایڈیٚنٹفے یا پہچانن چھِ کہِ ٹرُتھ پوٚز کیاہ چھُ تہٕ اپُز کیاہ چھُ یہِ کتاب باسیٚیہِ مےٚ واریاہ اصل اتھ اندازس منٛز کہِ یہِ چھِ اسہِ ونان کانٛہہ تہِ چیٖز کُنہِ تہِ چیزس رِلیٹڈ یہِ کتھ پٲٹھۍ چھُ ایٚگزسٹ گژھان تہٕ اسہِ کتھ پٲٹھۍ لگہِ پاے یہِ کتھ پٲٹھۍ یہِ چھاہ پٔزۍ پٲٹھۍ ایٚگزسٹ گژھان وجودس امیُک وجود چھُ اسہِ یہِ وَنان یہِ وجودس منٛز کِتھ پٲٹھۍ چھِ یہِ یِوان تہٕ سانہِ علمیت چہِ وجود سانہِ علمیت کِس وجودس منٛز کِتھ پٲٹھۍ چھِ یہِ پتہ پرٮ۪زنٹ روزان بیاکھ کِتاب پٔر مےٚ گورمیٚنٹٕچ پالسی ین پٮ۪ٹھ بییٚہِ اخبارن ہنٛز آزٲدی پٮ۪ٹھ یتھ ناو چھُ مینِفیٚکچرنٛگ کنسنٛٹ یۄس لیچھمٕژ چھِ نام چامسکِین ایٚمریکہ ایٚمریکُہُک رایٚٹر یُس پالِمیتھ چھُ فلاسفی رایٹر لنگوسٹ بییٚہ پریٚزنٹ ڈے یُک اکھ پبلک انٹلیٚکچُول آرگیویبلی نمبر وَن پبلک انٹلیٚکچُول ماننہٕ چھُ یِوان یہِ کِتاب چھِ اسہِ سونٛچنس پٮ۪ٹھ مجبور کرناوان کہِ یُس أزیُک اۭ یُس نوِ زمانُک اخبار چھُ پریٚس چھُ اتھ چھا پزے آزٲدی کِن یہِ چھُ اسہِ ہاونہٕ یِوان یہِ چھُ آزاد مگر چھُنہٕ پزے آزاد کینٛہہ یہِ کِتاب چھِ اسہ ونان پریٚسٕچ آزٲدی کژھ گژھہا آسٕنۍ تہٕ بییٚہِ چھِ اسہِ ونان کہِ نوِ زمانُک پریٚس چھہ نوِ زمانُک پریٚس کتھ پٲٹھۍ چھُ یِوان بنٛد کرنہٕ ونناونہٕ چھُ یِوان اپُز لُکَن نِش تہٕ پوٚز چھُ کھٹتھ تھاوان یہِ کِتاب چھِ اسہِ یہِ سونٛچنس پٮ۪ٹھ تہِ مجبور کران کہِ گورمیٚنٹ کِتھ پٲٹھۍ چھُ لُکن باسناوان کہِ بہ ہسا چھُس پننہِ پالسی لُکن تامَتھ واتنا یِم تہِ پالسی گورمیٚنٹ بناوان چھُ تِم چھِ لھکن ہٕندۍ مفاد خٲطرٕ فٲیدٕ خٲطرٕ مگر آسان چھنہٕ تِم کینٛہہ بییٚہِ چھِ گوٚو یہِ کِتاب یہِ لیکھان وول اسہِ ونان کہِ کتھ پٲٹھۍ چھِ گورمیٚنٹ استعمال کران انٹلیٚکچولن یِمن زن کٲشر پٲٹھۍ أسۍ ونان چھِ تعلیم یافتہٕ تعلیم یافتن کتھ پٲٹھۍ چھِ یہِ استعمال کران استعمال کران تہٕ اوٚپینیَن پنٕنۍ پنٕنۍ راے چھُ ونناوان تِتھ پٲٹھۍ کہِ لُکن چھُ باسان کہِ گورمیٚنٹ چھُ مُفاد خٲطرٕ فٲیدٕ خٲطرٕ یتھ نہٕ کرٹِسزم یا یتھ نہٕ خلافت ہیٚکو کٔرِتھ بییٚہِ چھِ اسہِ یہِ کِتاب ون بییٚہِ چھِ اسہ یہِ کِتاب یہِ سونٛچنس پٮ۪ٹھ مجبور کران کہِ گورمیٚنٹس کتھ پٲٹھۍ ہیٚکو خلاف ورزی گورمیٚنٹہٕ چٮ۪ن پالسی یَن کتھ پٲٹھۍ ہیٚکو خٕلاف ورزی کٔرِتھ تہٕ بییٚہِ چھِ اسہِ یہِ کِتاب یہِ وننا یہِ وننس پٮ۪ٹھ مجبور کران کہِ گورمیٚنٹ کِتھ پٲٹھۍ چھُ لیجٹِمیسی یا پننِس ایٚتھارٹی لیجٹِمیسی لُکن نِش حٲصل کران لُکن نِش چھِ یہِ وننا لُکھ چھِ أمِس لُکھ چھِ أمۍ سنٛدٮ۪ن پالسی ین أمۍ سنٛزٮ۪ن ایٚکشنن یِم تہِ ایٚکشن یہِ نِوان چھُ تِمن چھِ لُکھ منظوری دِوان یتھ زَن یتھ زَن پتہٕ وننہٕ آو لاسٹس یہِ ہسا چھِ میٚنِفیٚکچر کران کنسنٛٹ کہِ یہِ ہسا چھُ بناوان لُکن ہٕنٛز اعتِمٲدی لُکن ہنٛز منظوری تہٕ بناوان چھُ لُکن پانس کُنتھ فریٚنٛڈلی بیٚاکھ کِتابن کِتاب یۄس ساینسس پٮ۪ٹھ لیٖچمٕژ چھِ سِٹیٚفن ہاکنٚگن بریٖف ہسٹری آف ٹایم یہِ کِتاب چھِ ساینسُک عِلم انسانس کایناتُک علِم انسانس نِش تتھ پٲٹھۍ پیش کران کہِ یتھ پٲٹھۍ زن نہٕ اکھ عام یتھ پٲٹھۍ زن اکھ عام انسان تہِ ییٚمِس نہِ سایٚنسٕچ کٕہٕنۍ تہِ زانٛکٲری چھِ کایناتس متعلِق ہیٚکان ہیٚچھِتھ ساینسی علِم یہِ چھُ ونان دپان چھُ کایناتس منٛز یتھ پٲٹھۍ سپیس فار ایٚگزامپل سپیس چھُ ٹایم چھُ یہِ کتھ پٲٹھۍ چھ ایٚگزسٹ گژھان بییٚہ چھُ یہِ وَنان کہِ یہِ سورے کاینات کتھ پٲٹھۍ آو وجودس منٛز بِگ بینگ پٮ۪ٹھ بِگ بینگ پٮ۪ٹھ چھُ ہسا چھِ اسہِ یہِ سٲرٕے ہسٹری ونان بِگ بینگ پٮ۪ٹھ بلیک ہولن تانمَتھ کِتھ پٲٹھۍ آو یہِ کاینات وجودس منٛز یہِ چھُ اسہ یہِ چھُ اسہ تتھ پٲٹھۍ بیان کران یِم تہِ اسہ سوال کایناتس متعلق وتھان چھِ میٹر پٮ۪ٹھ تایمَس تام بلیک بِگ بینگ پٮ۪ٹھ بلیک ہولس تام یِم تہِ سوال اسہ یتھ کایناتس پٮ۪ٹھ وتھان چھِ تِمن سوالن ہنٛدۍ جواب چھُ یہِ واریاہ آسٲیشہِ سان واریاہ واریاہ آسان طٔریٖقس منٛز بیان کران یہِ چھُ اسہِ ونان کہِ یُس کاینات چھُ یہِ ہسا درٛاو اکہِ اکہِ سنٚگیوٗلیرٹی پٮ۪ٹھ اکہِ اکہِ مادٕ پٮ۪ٹھ یُس ایٚٹم کھۄتہٕ تہِ لۄکُٹ مادٕ چھُ تمہِ پٮ۪ٹھ ہسا چھُ یہِ درٛاو یہِ تہٕ وۄنۍ تہِ ہسا چھُ یہِ پتہٕ ہسا بنیٚیہِ پروٹان پتہٕ بنیٚیہِ ایٚلیٚکٹران پتہٕ آو وجودَس منٛز میٹر وُنہِ تہِ ہسا چھُ یہِ کاینات بییٚہِ بییٚہِ بڑان بییٚہِ بییٚہِ بڑان تہٕ واپس ہسا واتہِ یہِ بییٚہِ أکِس بلیک ہولس پٮ۪ٹھ ییٚمہِ سۭتۍ ہسا پتہٕ کاینات بییٚہِ ایٚنٛڈ گژھہِ بییٚہِ چھُ یہِ سونٛچنس پٮ۪ٹھ مجبور کرناوان کہِ دُنیا ہس منٛز ہسا چھِ واریاہو قٕسمو ایٚنرجی واریاہو قٕسمو ایٚنرجی ایٚنرجی گوٚو طاقت یتھ أسۍ کٲشر پٲٹھۍ طاقت چھِ وَنان واریاہو طٔریقو واریاہو قٕسمن ہٕنٛز ایٚنرجی طاقت طاقتہ ہسا چھ یتھ دُنیاہس منٛز پتہٕ ہسا کٔر أمۍ ڈسکور اپٲری ہاکنٛگ ریٚڈیشنہٕ تہِ یِم بلیک ہولس منٛز ایٚگزسٹ گژھان چھِ یہِ کِتاب باسیٚیہِ مےٚ ساینسس رِلیٹڈ سُہ ساینس ساینس حساب کایناتس رِلیٹڈ سونٛچنس پٮ۪ٹھ کران کران واریاہ زیادٕ مجبور واریاہ زیادٕ مجبور یہِ چھُ سار یہِ چھُ زیادٕ کھۄتہٕ زیادٕ زیادٕ کھۄتہٕ زیادٕ کۄسچن کۄسچَن سوال کرناوان کاینات کایناتس متعلِق تہٕ بییٚہِ چھِ یہِ دَپان بییٚہِ چھِ یہِ اتھ حسابس منٛز تہِ کاے بییٚہِ چھِ یہِ اتھ حسابس منٛز تہِ انسانس مجبور کران کہِ أسۍ ہیٚکو کایناتُک علم واریاہ سمپلفاے واریاہ آسان بنایتھ تہٕ ہیٚکو لُکن تام واتنٲیتھ